اَسہِ اوس گَرِ اوٚترٕے بوٚڈ فَنٛگشَن أسۍ چھِ جویِنٛٹ فیملی واریاہ مےٚ چھِ پِتِرٕ سٕنٛدۍ بیٚیہِ بیاکھ پِتِرٕ سٕنٛدۍ بیٚیہِ أسۍ اَسہِ ٲسۍ پِترِ بیٚنہِ اوترٕے نِشٲنۍ تہٕ پَتہٕ ٲسۍ اَسہِ اِتھے پٲٹھۍ روٚنمُت اَسہِ ٲسۍ تیٖتیاہ چیٖز رٔنۍ مٕتۍ اَسہِ ٲسۍ رٔنۍ مٕتۍ کۄکُر اوس روٚنمُت ٹَماٹَر ٲسۍ رٔنۍ مٕتۍ گَنٛڈٕ ٲسۍ رٔنۍ مٕتۍ بیٚیہِ ٲسۍ رٔنۍ مٕتۍ أکیاہ یہِ یَکھٕنۍ ٲسۍ بَنٲومٕژ واریاہ واریاہ چیٖز ٲسۍ اَسہِ بَنٲمٕتۍ کیاہ أسۍ ٲسۍ واریاہ تیٖتیاہ کَزٕنٕز پانوٕنۍ اِکوٹَے پَتہٕ ٲسۍ أسۍ تٔتی بِہِت پَتہٕ ٲسۍ أسۍ رَنان روٚن مےٚ سورُے سِیُن بَتہٕ سِیُن چاے رَس کَڑٕنۍ باقٕے رُوانٛگَن رَنٕنۍ تیٖل تراوُن کیٚتھانۍ رُوانٛگنَن پَتہٕ رَنٕنۍ پَتہٕ دِیُن گَس واریایَہَس کالَس پَتہٕ تراوُن مَسالہٕ وَسالہٕ دِیُن اَصل پٲٹھۍ پَتہٕ تراوُن آب واب دِنۍ گرَیکھ وَیکھ ہورٕ تَلُن کۄکُر اَنُن پَتہٕ چھَلُن پَتہٕ لیٚدرٕ آبَس مَنٛز ژھَٹھ تَتھ اَنٕنۍ پَتہٕ آسان کیاہ وَنان اَتھ پَتہٕ چھُ سُہ تَتھ سُہ لیٚدرِ آب ژھٕنُن دٲرِتھ پَتہٕ چھُ آسان کۄکُر تَلُن تمہِ پَتہٕ چھُ سُہ تراوُن کیاہ وَنان أتھۍ رُوانٛگنَن مَنٛز بَنیٚو رُوانٛگَن تہٕ کۄکُر بیٚیہِ چھِ یَکھٕنۍ آسان گوڈٕ چھُ آسان زامُت دۄد اَنُن تَتھ سُہ چھُ آسان پَتہٕ تراوُن تیٖل چھُ آسان کارُن تراوُن چھُ آسان زامُت دۄد تٔتھۍ مَنٛز پَتہٕ چھُ آسان تَتھ دِیُن چھُ آسان تمے سۭتۍ چھُ آسان تَتھ دِیون اِتھ پٲٹھۍ اِتھ پٲٹھۍ کھَلَن کھَلَن آسان کَرٕنۍ تہٕ ہورٕ آسان تیز گیس تھاوُن تہٕ اکیاہ یہِ رَنُن چھُ آسان سُہ پَتہٕ چھُ تَتھ آسان ماز تراوُن بَگار ماز چھُ آسان سُہ چھُ آسان تَلُن پَتہٕ چھُ آسان تراوُن سُہ تَتھ مَنٛز تہٕ بیٚیہِ چھِ واریاہ چیٖز آسان دَنہٕ ماز چھُ آسان کۄرمہٕ چھُ آسان ہاکھ چھِ رَنان بیٚیہِ چھِ رَنان یِمے گَنٛڈٕ تہٕ ٲلوٕ ٲسۍ رٔنۍ مٕتۍ رُوانٛگَن ٲسۍ رٔنۍ مٕتۍ بیٚیہِ ٲسۍ رٔنۍ مٕتۍ کیاہ وَنان اَتھ یِم چیٖز واریاہ کیا پَتہٕ ٲسۍ أسۍ واریاہ اَسہِ ٲسۍ یِم چیٖز پَتہٕ اکیاہ یہِ ٲسۍ اَسہِ رٔنۍ مٕتۍ ؤنۍ مٕتۍ پَتہٕ ٲسۍ أسۍ کیاہ پَتہٕ چھِ پیٚوان تِم بانہٕ وانہٕ چھَلٕنۍ کیٚتھانۍ پَتہٕ چھُ مَسال آسان تراوُن سِنِس زِیُر چھُ آسان تراوُن بٕڑٕ ٲلۍ چھِ آسان تراوٕنۍ نِچہِ ٲلۍچھِ آسان تراونہِ مَسالہ چھُ آسان تراوُن کیاہ وَنان اَتھ لیٚدٕر چھُ آسان تراوُن نوٗن چھُ آسان تراوُن بیٚیہِ واریاہ بَجہِ فیملی مَنٛز چھِ آسان واریاہ رَنُن تَتھ چھِ اکیاہ یہِ مَزٕ لَگان بیٚیہِ اِکوٹَے چھِ آسان بِہِت پَتہٕ چھِ کھیٚوان اِکوٹَے پَتہٕ چھِ آسان بانہٕ وانہٕ تُلٕنۍ پَتہٕ تِم چھَلٕنۍ اَتھ چھُ لَگان مَزٕ رَننَس چھُ مَزٕ لَگان مَگَر یہِ کیاہ وَنان گَرَم چھُ آزٕ آسان آز چھُ تھوڑا گَژھان یہِ اَسہِ رٔنۍ تیٖتیٚاہ سِنۍ پَتہٕ آے دِیدی ہِنٛدۍ پٔژھۍ تہِ پَتہٕ بٲگروو اَسہِ تِمَن سیُن دیُت اَسہِ تِمَن سِیُن پَتہٕ یکیاہ یہِ کۄرمہٕ پَتہٕ ہُریو اَسہِ واریاہ سیُن تہٕ سُہ تھوو اَسہِ أتِی فرجَس وِجَس مَنٛز اَسہِ چھُ لَگان مَزٕ مےٚ چھُ تَگان زیادٕ چھُ مےٚ خۄش گَژھان رُوانٛگَن رُوانٛگَن رَنٕنۍ بہٕ چھَس پانے رَنان سورُے تہٕ اکیاہ یہِ تِم چھِ پَتہٕ آسان بیٚیہِ چھِ رَنان ژامَن تہٕ گَنڈٕ چھِ رَنان ژامَن تہٕ چھِ آسان اَنٕنۍ پَتہٕ چھِ آسان تَلٕنۍ تَلٕنۍ گۄڈٕ گۄڈٕ چھِ لیٚدرٕ آبَس مَنٛز آسان ژھَٹھ تَتھ کَڑٕنۍ پَتہٕ آسان لیٚدٕر ژھٕنٕنۍ دٲرِتھ پَتہٕ چھُ آسان کَڑٕنۍ یہِ تَلٕنۍ سۄ پَتہٕ آسان تراوُن رُوانٛگنَن مَنٛز رُوانٛگَن تہٕ ژامَن چھِ آسان رَنٕنۍ گَنٛڈٕ تہٕ کۄکُر بیٚیہِ چھِ آسان تَبَکھ ماز چھُ آسان دَنہِ پھوٚل چھُ آسان آبہٕ گوش چھُ آسان واریاہ چیٖز چھِ آسان کَشمیٖرَس مَنٛز تہٕ اَسہِ چھِ مےٚ چھُ خۄش گَژھان نیرُن بہٕ چھَس واریاہ رَنان رَنُن مےٚ چھُ خۄش گَژھان رَنُن مَزٕ چھُ لَگان رَننَس اکیاہ یہِ فَنٛگشَن اوس اَسہِ اوترٕ گَرِ اَسہِ لوٚگ واریاہ مَزٕ واریاہ واریاہ چیٖز رٔنۍ اَسہِ ہہُ کوٚر اَسہِ یہِ کوٚر اَسہِ پَتہٕ یکیاہ یہٕ کیاہ وَنان اَتھ أسۍ ٲسۍ رَنان پَتہٕ یٔکیاہ یہِ چھِ آسان بانہٕ وانہٕ چھَلٕنۍ رُوانٛگَن رَنٕنۍ کۄرمہٕ رَنُن کیَتھانۍ تیٖل آسان زیادٕ تیٖل تہِ چھُنہٕ آسان تراوُن کینٛہہ تٔمۍ سۭتۍ چھُ صحت گَژھَان خَراب واریاہ چیٖز چھِنہٕ اَسہِ لوٚگ اوترٕ مَزٕ یُتھے اَسہِ فَنٛگشَن اوس أسۍ ٲسۍ رَنان اِتھے پٲٹھۍ رُوانٛگَن رٔن ٲلوٕ رٔنۍ گَنڈٕ رٔنۍ اَلہٕ رٔنۍ زیادٕ چھُ مَزٕ لَگان رُوانٛگنَن رُوانٛگَن رَننَس گَنٛڈٕ تہٕ آسان باقٕے چیٖز چھِ آسان واریاہ فیملی بَجہِ فیملی مَنٛز چھُ مَزٕ لَگان أسۍ چھِ واریاہ بٔڑ فیملی أسۍ چھِ لَگ بَگ پَندَہ شُرۍ نَفَر فیملی مَنٛز فیملی مَنٛز چھِ پَتہٕ ٲسۍ اسہِ اکیاہ یہِ اوس اوترٕ فَنٛگشَن اِتھے پٲٹھۍ پَتہٕ ٲسۍ أسۍ رَنان تٔتِی اوس اَسہِ روٚن مےٚ پانے سورُے تَتہِ پَتہٕ اکیاہ یہِ بٲگرٲیم تِم چیٖز ویٖز أنِم رٔنِم چھٔلِم پَتہٕ ٲسۍ تَلٕنۍ پَتہٕ ٲسۍ کَرُن اِتھ پٲٹھۍ پَتہٕ ہُتھ پٲٹھۍ پَتہٕ رَنٕنۍ پَتہٕ اکیاہ یہِ تھاوُن تَتھ دھیان دَزِ مہَ کانٛہہ چیٖز تَتھ چھُ آسان اَڈٮ۪ن چھُ آسان تھاوُن گیس ہاے مَطلَب یِتھ پٲٹھۍ یَکھٕنۍ چھِ رَنٕنۍ تَتھ چھُ آسان گیس تھاوُن اَصل تَتھ گوٚژھ نہٕ روزُن گیس یہِ بیٚیہِ گٔژھ تَتھ کھَلَن روزٕنۍ جٲری اَگَر تَتھ یہِ گوٚو تَتھ چھِ تیٚلہِ روزان مٕشِک اِسلیے تَتھ آسان گیس تھاوُن اَصل بیٚیہِ چھُ تَتھ یہِ تہِ آسان دیانہٕ سۭتۍ دیُن اورٕ یورٕ تہِ آسان اَصل پٲٹھۍ کَرُن تہٕ اکیاہ یہِ پَتہٕ ییس کالَس پَتہٕ آسان تراوُن تَتھ اصیٖل پٲٹھۍ ییس کالَس سُہ گرَیکھ گرَیکھ گرَیکھ یی واریاہ پَتہٕ چھُ آسان تراوٕنۍ یِہوے مَسال لیٚدٕر چھَس تراوٕنۍ یا چھِس تراوان مَنٛزٕ کیاہ وَنان اَتھ یہِ چھُس تراوان بٕڑٕ ٲلہٕ چھِس تراوان دالچیٖن چھِس تراوان نِچہِ ٲلہٕ چھِس تراوان کَہوٕ چھِس تراوان کَہوٕ ٲلہٕ لَکچہِ باقٕے چیٖز چھِس تھاوان یِمے سِنِس واریاہ سِنۍ چھِ أسۍ رَنان ٲلوٕ گَنٛڈٕ مَژرٕوانٛگَن چھِس تراوان پَتہٕ رُہَن رُہَن چھِس تراوان میٚتھ چھِس تراوان یِمے چیٖز چھِ آسان تَتھ سِنِس سِنِس سیُن رَننَس چھُ مَزٕ لَگان بَتَس تہِ بَتَس آسان آب لاگُن آب چھَلُن گۄڈٕ پَتہٕ لاگُن آب تَتھ پَتہٕ تراوُن یی گریکھ تَتھ آبَس پَتہٕ چھُ آسان واے تراوُن تمہِ پَتہٕ چھُ آسان وٕچھُن آب گوٚوَ بَرابَر نَرٕم مہَ گوٚو زیادٕ تَکُر مہَ گوٚو زیادٕ پَتہٕ چھُ آسان چھاوَس تھاوُن پَتہٕ چھُ چھاو واو یِوان پَتہٕ چھِ کَڑان تہٕ تھاوان یا چھِ تھاوان یہِ آز چھِ زیادٕ رَنان رَایِس کُکرَس مَنٛز نَتہٕ چھِ رَنان بَنٹَنَس مَنٛز پتہٕ چھِ تھاوان بَنٹَن والان بۄن یُتھے تَتھ اَصل پٲٹھۍ چھاو واو یی پَتہٕ چھِ تھاوان بَنٛد سُہ تہٕ پَتہِ چھُ شام واتان تہٕ پَتہٕ چھِ کھیٚوان اِتھے پٲٹھۍ چھِ آسان یِم چیٖز کَرٕنۍ کیازکہِ کورٔن چھُ زیادٕ آسان اَتھ کُن اِسلیے چھُ آسان کورٔن زیادٕ یِمے چیٖز کَرٕنۍ رَنُن گَنٛڈٕ رَنٕنۍ بَتہٕ رَنُن شیرُن باقٕے چیٖز آسان کَرٕنۍ یِمے چیٖز چھِ آسان کَرٕنۍ اَسہِ لوٚگ مَزٕ اوترٕ اَسہِ اوس بوٚڈ فَنٛگشَن نِشٲنۍ ٲسۍ اَسہِ اِتھے پٲٹھۍ